پانٛژھ اگسٹ زٕ ساس اَرداہ زٕ ڈٮ۪سَمبَر کُنہٕ وُہ شَتھ نَمَت ژور اَگسٹ کُنہٕ وُہ شَتھ دُشیٖت کُنہٕ تٕرٛہ جُلَے زٕ ساس زٕتوٚوُہ ژور جنؤری زٕ ساس اَکہٕ وُہ